مےٚ حظ چھُ یاد اَکھ ریٖس۪ٹلی یُس نِوزِ منٛز روٗز اَکھ یہِ اِمپاٹنٛٹ نِوٕز یۄس ٲس سۄ ساروی منٛز اَہم ٲس تہٕ سۄ ٲس چنٛدریان تھِرٛی یُس سُہ گوٚو سَکسَسفُل مِشَن اِنڈِہُک یُس اِنٛڈیَن سُپیس رِسٲرٕچ آرگَنایزیشَن مطلب اِسرو کہِ تھرٛوٗ گٔیاو اَکھ سَکسَسفُل مطلب کامیاب مِشَن اَکھ یَتھ منٛز چنٛدریان تھِرٛی یَن کوٚر سَکسَسفلی لینٛڈ یُس ساوُتھ پول چھُ موٗنہِ ہُنٛد تَتھ پٮ۪ٹھ تہٕ یہِ چھِ اَکھ یہِ بَنے اِنڈیا تَمہِ ساتہٕ ژوٗرِم کَنٹِرٛی دُنیاہَس منٛز ییٚمہِ سَکسَسفٕلی سافٹ لینٛڈِنٛگ کٔر موٗنہِ پٮ۪ٹھ تہٕ یہِ اوس ترٛیٚیِم ییٚتیُک چنٛدریانُک ترٛیٚیِم تھٲڈ مِشَن اوس چَنٛدریانُک یہِ یہِ حظ چھِ اَکھ واریاہ اَکھ مطلب پرٛاوُڈ موٗمٮ۪نٛٹ اِنڈِہِکۍ ایز کَنٹِرٛی اگر أسۍ نِمو اَکھ مُلُک تہٕ یہِ چھِ سانہِ خٲطرٕ اَکھ فخرٕچ کَتھ کہِ سانہِ مُلکَس منٛز آیہِ یُتھ اَکھ اہم کٲم کَرنہٕ یِم چھِنہٕ اَتھ سہل چیٖز آسان کیٚنٛہہ یِم کالہٕ پٮ۪ٹھ صُبحَس تام چھِ گژھان تہٕ اَمہِ خٲطرٕ چھُ پٮ۪وان واریاہ محنت ضٔروٗرت واریاہ پونٛسہٕ چھِ لَگان واریاہ رِسٲرٕچ چھِ پٮ۪وان اَتھ پٮ۪ٹھ کَرٕنۍ گۄڈٕنٮ۪تھ تہٕ یہِ واریاہ مطلب چھُ گژھان یہِ ہُہ مُشکِل مطلب اگر کانٛہہ سُپیس اٮ۪جَنسی کانٛہہ پرٛوٚجَکٹ کانٛہہ مِشن کَرِ تَیار تہٕ پَتہٕ گَژھِ نہٕ سُہ روزِ نہٕ سُہ زیاد سَکسَسفُل کِہیٖنۍ تہٕ واریاہ مُشکِل چھُ گژھان تہٕ أسۍ تہِ سٲری أسۍ مطلب دُعا کَران اَمہِ خٲطرٕ کہِ یہِ گَژھِ مطلب کامیٲبی سان لانٛچ گَژھُن تہٕ فاینٔلی گوٚو سُہ اَصٕل پٲٹھۍ ساروی ہِنٛدیو دُعاہو سۭتۍ محنتہٕ سۭتۍ یِمو تِمَن رِسٲرٕچ یِم سایِنٹِسٹ ٹہِ چھِ اٮ۪سٹرٛوناٹٕس چھِ یہِ تہٕ تِہِنٛدِ مطلب محنتہٕ سۭتۍ گوٚو سُہ پَتہٕ سَکسَسفُلی لانٛچ اَصٕل پٲٹھۍ تہٕ تَمہِ سۭتۍ گوٚو اَکھ اِنڈِہُک فخر مطلب اِنڈِہُک ناو یہِ گوٚو بُلنٛد مطلب وٲلڈٕ ہِسٹِرٛی منٛز روٗد اَمیُک ناو تہٕ یہِ چھِ مطلب اَکھ تاریٖخی مطلب ہُہ وقت آسان مُلکٕچ ہِسٹِرٛی منٛز یُس ہمیشہٕ خٲطرٕ یاد چھُ یِوان کرنہٕ تہٕ یہِ چھِ اَمہِ موٗجوٗب مطلب یہِ ٲس واریاہ زَبردَست کَتھ یُس بار بار ٲس یِوان نِوزِ منٛز دۄہراونہٕ تہٕ مےٚ تہِ چھِ یہِ یاد یہِ چھِ ریٖسٮ۪نٛٹلی یی گوٚو یہِ تہٕ بییہِ ٲس خوشی ہِنٛز کَتھ تہِ تہٕ وٕنہِ چھِ خوش سٲری پٔزۍ پٲٹھۍ مطلب ہیوٚکا سانہِ کَنٹِرٛی منٛز یُتھ کانٛہہ اَصٕل پرٛوٚجَکٹ یُتھ کانٛہہ اَصٕل مِشن بٔنِتھ یہِ چھُ سارنی خٲطرٕ آسان اَمہِ سۭتۍ چھِ اِنٹرٛسٹ بَڑان لٕکَن منٛز ڈٮ۪ولَپمٮ۪نٛٹُک سونٛچ چھُ یِوان اِنوویٹِو مطلب یِم چھِ آسان کیٚنٛہہ مایِنٛڈٕس لٕکَن منٛز چھِ آسان مطلب چھُپِتھ چھِ آسان ٹیلٮ۪نٛٹ تِمَن ہُہ چھُ یِوان تھوڑا مطلب بَڑھاونہٕ ہیوٗ جوش جذبٕہ تِم تہِ چھِ دَپان أسۍ تہِ کَرو کیٚنٛہہ مطلب یِم نٔے نٔے کِرٛییٹِو مایِنٛڈٕس چھِ آسان لٕکَن منٛز کیٚنٛہہ تہٕ تِم تہِ اَمہِ سۭتۍ چھِ گَژھان تِمَن تہِ واریاہ مَدَتھ تہٕ بیٚیہِ چھِ زیادٕ کَر مطلب خاص کَر ٹٮ۪کنالجی منٛز تہٕ ٹٮ۪کنالجی منٛز چھِ اَمہِ سۭتۍ واریاہ زیادٕ فٲیدٕ یِوان تِکیٛازِ ٹٮ۪کنالجی چھُ سُہ چیٖز یُس وٕنۍکٮ۪ن مُلکَس برٛونٛٹھ چھُ پَکناوان تہٕ وۄنۍ یِہوٚے اوس چنٛدرِیانُک یہِ مِشَن یُس ریٖسٮ۪نٛٹلی نِوزِ منٛز روٗد تہٕ یہِ اوس مےٚ اَصٕل پٲٹھۍ یاد شُکریہ